دُنیاہَس منٛز چھُ وٕنکؠن فونہٕ سۭتی ہوٚت ہؠکَان پرٛؠتھ کینٛہہ وٕچھِتھ پرٛؠتھ کینٛہہ گوٚو مطلب کینٛہہ خبر آسہِ سُہ ہؠکو پرٛؠتھ کینٛہہ وٕچھِتھ وٕنکؠن فونہٕ سۭتی جُنیا جُڑِتھ ہؠکو دُنیا سۭتۍ امے فونہٕ سۭتۍ اگر کُنہِ جایہِ آسہِ کینٛہہ گوٚمُت امہِ سۭتۍ چھِ پتہ لَگَان مےٚ ہیوچھ پانَے فون چلاوُن ییٚلہِ مےٚ مان ژٕ تھوڑا تھوڑا پتہ لٲج مےٚ ہیوٚچھ پانے فون چلاوُن